پولٹرٛی فارم یُس ہَسا چھُ یگَن کۄکَر فارَم تہِ چھِ وَنان یہِ ہَسا چھُ اصٕل روزگارُک سَبَب ییٚتہِ ہَسا چھ واریَہَن لُکَن یہِ روزگارُک سَبَب اَمہِ سۭتۍ ہَسا چھُ بیٚیہِ اکھ اِنسان ہٮ۪کان جَنریٹ کٔرِتھ روزگار تہِ ہَسا چھُ ہٮ۪کان بیٚیہِ دۄن ژورَن نَفرَن خٲطرٕ تہِ بَنٲیِتھ اتھ خٲطرٕ ہَسا گَژھِ اِنسانَس آسٕنۍ اَمِچ پولٹرٛی فارمٕچ نالیج یۄس ہَسا ضٔروٗرت چھِ یہِ گرو کَرنَس مَنٛز تَمِچ نالیج گَژھٮ۪س اصٕل آسٕنۍ بیٚیہِ گَژھِنَس رِسورسِز آسٕنۍ برابر بیٚیہِ گَژھٮ۪س ایریا ویریا گَژھٮ۪س آسُن اتھ پولٹرٛی فارمَس خٲطرٕ گۄڈَے لَگُن شَڈ یُس ہَسا یتھ ہَسا ٹرٛٮ۪مپریچر تہِ روزِ ٹھیٖک ٹھاک آسہِ ٹیٚمپریچر یہِ ہَسا چھِ پٮ۪وان کانسٹرٛکٹ کَرُن چَک تٔتھی چھُ پٮ۪وان بناوُن ییٚتن ہَسا اِنسان ہیٚکہِ جلدی وٲتِتھ یا چھُ أتھۍ لَرِ پٮ۪وان کینٛہہ شَڈ وَڈ بناوُن ییٚتہِ ہَسا اِنسان ژوٚوُہ ییٚتہِ ہَسا چھُ واریاہ زیادٕ فٲیدٕ تہِ وۄنۍ ہَسا چھُ اِنسان ہٮ۪کان باقیَن دۄن ترٮ۪ن نفرَن اگر اکھ ترٛایہِ پولٹرٛی فارم دۄن ژورَن نَفرَن ہیٚکہِ ہَسا ہیٚکہِ سُہ روزگار دِتھ أمِس یُس ہَسا یہِ نَفَر چھُ یُس ہَسا یہِ پولٹرٛی فارَم چھُ ترٛاوان کۄکَر فارَم چھُ ترٛاوان أمِس ہَسا پَزِ تَتی لوکَل وٮ۪رایٹی اَنٕنۍ تَمہِ سۭتۍ ہَسا چھُ گَژھان تَمہِ سۭتۍ ہَسا چھِ زٕ فٲیدٕ مِلان اکھ فٲیدٕ گوٚو یِتھ کٔنۍ کہِ یِم ہَسا چھِ یِم ہَسا چھِ ہیٚکٮ۪ن ییٚتہِ کِس کٕلایمیٹَس مَنٛز اٮ۪ڈاپٹ گٔژھِتھ ییٚتیُک ہیٖٹ کِژھ چھِ آسان ییٚتہِ تۭر کِژھ یہِ سردی چھِ آسان ییٚتہِ واریاہ زیادٕ ہیٚکن یِم سردی مَنٛز تہِ اٮ۪ڈاپٹ گٔژھِتھ بیٚیہِ ہَسا چھُ اَمہِ سۭتۍ اِکنامی یُس ہَسا ییٚتِچ اکنامی چھِ اتھ تہِ ہَسا چھُ فٲیدٕ مِلان بیٚیہِ ہَسا پَزِ أمِس زٕ آرگیٚنِک پرٛوڈَکٹٕس کَرٕنۍ یوٗز یِم ہَسا ییٚتے چھِ بَنان یِم مینوَر چھِ آسان یِم ہَسا ییٚتہِ چھ بَنان تِمَے ہَسا پَزَن امِس یوٗز کَرٕنۍ اَتہِ ہَسا پیٚیہِ أمِس یِمَن پیٚیہِ یہِ یِم ہَسا چھِ اگر کۄکَر چھِ آسَن تِم ہَسا چھِ یِم گَرِ ترٛاوان اگر أنٛدۍ أنٛدۍ آسہِ فٮ۪نسِنٛگ تہِ تِم ہَسا چھِ نیٚبرِ کَنہِ تہِ ہٮ۪کان کھٮ۪تھ تہٕ بیٚیہِ چھِ فٲیدٕ مِلان اَمہِ سۭتۍ ہُم باقی چیٖز چھِنہٕ تِم واتان کینٛہہ یِم ہَسا کیٚمِکَلو کِنۍ چھِ آسان بَنیمٕتۍ تَمہِ سۭتۍ ہَسا چھُ یُس پَتہٕ یِمو کَنزیوٗم چھُ کَران یُس کَنزیوٗمَر چھُ آسان تٔمِس تہِ ہَسا چھُ تَمہِ سۭتۍ نۄقصان مِلان بیٛاکھ تہِ چھُ یُس ہَسا گورمٮ۪نٛٹ چھُ گورمٮ۪نٛٹ تہِ ہَسا چھُ أمِس مَدد کَران یِم گورمٮ۪نٛٹَن چھِ ہَسا چھِ کینٛہہ سکیٖمز بَنامژٕ تٔتھۍ سۭتۍ ہَسا چھُ یِمن یُس تٔمِس تہِ پولٹرٛی فارَم آسہِ ترٛاوُن تٔمِس ہَسا چھُ گورمٮ۪نٛٹ مَدَد کَران یِتھ کٔنہِ سَبسایڈَس تہٕ گرٛانٛٹس چھُس دِوان تٔمِس ہَسا چھُ یہِ اگر ہَسا لَچھَس رۄپیَس اَنہِ یہِ کانٛہہ چیٖز سُہ چھُ لچھ بَران تٔمِس چھِ پنٛژاہ ساس تَران واپَس تٔمِس چھِ تِم پنٛژاہ ساس پنٛژہَے ساس لچھ چھُس نہٕ پٮ۪وان بَرابر خَرچاوُن کینٛہہ بیٚیہِ ہَسا چھِ یِم بیٚیہِ تِمَن ٹرٛینِنٛگ دِوان کہِ ایٚگرِکَلچَر ڈِپارٹمٮ۪نٛٹ یُس آسَن چھُ سُہ ہَسا چھُ اَسہِ ؤرٕک شاپس ہَسا چھُ ایٚگرِکَلچَر ڈِپارٹمنٹ یُس چھُ سُہ ہَسا چھُ ؤرٕک شاپ کَران تہٕ نِوان چھُ یِمَن پولٹرٛی فارم والٮ۪ن پانَس نِش تہٕ دِوان دِوان چھُکھ تَتہِ نالیج چھُ کران پرٛوایِڈ کہِ کٕتھ کٔنۍ پَزِوٕ تۄہہِ یہِ ہُہ کَرُن کٕتھ کٔنۍ پَزِوٕ تۄہہِ یِم تھاوٕنۍ کیٛاہ کیٛاہ چیٖز پَزِ کَرُن کیٛاہ یِمَن سۄ فیٖڈ کیٛاہ کیٛاہ چھَکھ دِنۍ تہٕ یِم ہَسا چھِ گورمٮ۪نٛٹٕے دِوان بیٚیہِ ہَسا چھِ گورمٮ۪نٛٹَن کینٛہہ سپیشَل سکیٖمٕز کَرِمَژٕ یِم ہَسا ایٖکو فرٛٮ۪نٛڈلی چھِ یِم بیٚیہِ ہَسا آرگینِک سٹفِکیشَن چھِ یِمَن آسان دِنۍ اَمہِ سۭتۍ ہَسا چھُ فاینانشَل سَپوٹ مِلان یُس ہَسا سَبسِڈی چھِ اَمہِ سۭتۍ ہَسا چھُ فاینانشَل سَپوٹ مِلان أکِس ییٚمۍ یہِ پولٹرٛی فارَم چھُ آسان ترٛوومُت أمِس ہَسا چھُ فاینانشَل سَپوٹ مِلان امہ سۭتۍ بیٚیہِ ہَسا چھِ ٹرٛینِنٛگ دِوان اَمہِ سۭتۍ تہِ ہَسا چھُ أمِس سَپوٹ مِلان أمِس چھَنہٕ آسان اگر نہٕ أمِس پَے آسہِ ہے ییٚلہِ أمِس ٹرٛینِنٛگ لَگہِ أمِس چھِ پَے آسان اگر یِمَن پرابلِم گٔے یہِ یا فَلٲنۍ چیٖز نہٕ یِم گٔے کۄکَر گٔے کمزور گٔژھِن سُہ چھُ نہٕ دوا اَنان زیادٕ پَتہٕ کینٛہہ سُہ چھُ دَپان یِم چھِ اگر بہٕ یمن گرمی کَرٕ پورِ تہٕ اَمہِ سۭتۍ نہ گَژھِ نہٕ یِمَن یہِ پرابلم گَژھِ نہٕ